پرٛٮ۪تھ کٲنٛسہِ انسانس چھُ آسان مطلب چھُ سونٛچن سُہ پننہِ فیوٗچر خٲطرٕ تِکیٛازِ مےٚ تہِ پریاو مےٚ تہِ پریاو مطلب مےٚ سُہ سونٛچیاو بہٕ کرٕ جاب کرٕ کینٛہہ پتہٕ گوٚو مےٚ کھانٛدر مےٚ ہٮ۪وٚک نہٕ مطلب نہ ہٮ۪وٚکھ مےٚ جاب کٔرتھ نہ کینٛہہ البتہ مےٚ کٔر وۄنۍ ٹیلرنٛگ کریاو مےٚ سُہ کورُس وۄنۍ چھس بہٕ دپان وۄنۍ چھس بہٕ یژھان اگر مےٚ پانہٕ ہٮ۪وٚکھ کینٛہہ مطلب فیوٗچرس مُتلِق سوٗنٛچِتھ وۄنۍ چھِ مےٚ بچہِ وۄنۍ چھس بہٕ تٔمِس محنت کران تہٕ بہٕ چھس دپان تِکیٛاز سُہ بناون بہٕ ڈاکٹر تہٕ سُہ چھس بہٕ پرناوان بچی چھس پرناوان وۄنی اگر مےٚ پنُن فیوٗچر گوٚو کمپٕلیٖٹ بہٕ کرٕ پننٮ۪ن بچن پٮ۪ٹھ سُہ ہُہ پنُن شوق